کرٛایِم گژھنہٕ خٲطرٕ چھِ یِم دُنوَے کاز غریٖبی سۭتۍ تہِ چھِ گژھان کرٛایِم بےٚ روزگٲری سۭتۍ تہِ چھُ گَژھان کرٛایِم تِکیٛازِ یُس غریٖب نَفَر چھِ آسان أمِس چھُ آسان رۄپیَن دَہَن ہٕنٛز ضوٚرَتھ یہِ چھِ مجبوٗر گَژھان ژوٗر کَرنَس پٮ۪ٹھ قتل کَرنَس پٮ۪ٹھ تاکہِ اَمہِ سٕنٛدۍ یِم دۄن وقتَن ہٕنٛز روزگار چھُ سُہ گژھِ حٲصِل یہِ ہیٚکہِ پَنُن کھیوٚن حٲصِل کٔرِتھ یُس بےٚ روزگار چھُ آسان سُہ تہِ چھُ گژھان مجبوٗر تٔمِس چھِ آسان رۄپیہِ دَہ ضوٚرَتھ سُہ چھِ پٔرۍ پٔرۍ آسان بِہِتھ گَرے سُہ چھِ گَژھان پَریشان وۄنۍ کیٛاہ کَرٕ بہٕ سُہ تہِ چھِ گَژھان مَجبوٗر ژوٗر کَرنَس خٲطٕر تاکہِ تٔمۍ سُنٛد روزگار چَلہِ تٔمۍ سُنٛد عیال پَکہِ برٛونٛہہ کُن